ہیلو اسلامُ علیکُم اچھا

اہن حظ بِلکُل جی بِلکُل اچھا ٹھیٖک

ٹھیٖک

اچھا ٹھیٖک یُس تۄہہِ یِمہٕ کافی میکَر مِشیٖنٕز وَغیرہ چھُ اَسہِ اَتہِ یِمَن خٲطرٕ چھِ اَسہِ یِوان اَسہِ سٔروِس بایَس کافی بَناونہٕ خٲطرٕ کِنہٕ یِم چھِ اَسہِ پانَے بَناوٕنۍ

ٹھیٖک حظ چھُ اَسہِ کُس کُس ہوٹَل آے ہوٹلَس منٛز کُس کُس رٮ۪سٹورَنٛٹ چھُ اَسہِ تِمَن منٛز کیٛاہ سِپیشلِٹی چھِ أسۍ کَتہِ ہٮ۪کو فُڈ پَنُن ٹرٛاے کٔرِتھ زیاد بہتَر اچھا ٹھیٖک تہٕ برٛیک فاسٹ خٲطرٕ کَتہِ چھِ اَسہِ کَران گَژھان سٔرٕو